ہیلو اَسلام علیکُم ٹھیٖک پٲٹھۍ اَصٕل پٲٹھۍ تُہۍ چھِو حظ ٹھیٖک صحت چھِو حظ ٹھیٖک آ آ شُکُر الحمدُاللہ تۄہہِ حظ چھُو مُبارَک آ آ شُکُر خۄدایَس کُن اَصٕل پٲٹھۍ اورٕ آیہِ خوش خبری تہٕ وۄنۍ چھُو تۄہہِ مُبارَک ہَتہِ ہَتہِ پھیٖرِ آ کر دِتُکھ سُہ وۄنۍ روزیو نِشانہِ خٲطرٕ تَیار نِشانہِ خٲطرٕ روٗزیو تَیار تِم یِن بَتَس پٮ۪ٹھ تٕرٕہ نَفر یِن تِم نَکاہ نِشٲنۍ گژھِ سُل سُلی یِن تِم آتھوارِ دۄہ تٕرٕہ نَفر یِن تِم کرن مگر نِکاہ نِشٲنۍ گٔے یہِ صٮحیح آ آ تِم یِم چھِ وَنان یہِ یِم چھِ وَنان لَڑکہٕ وٲلۍ چھِ وَنان دَپان چھِ اَسہِ گژھِ آسٕنۍ اَصٕل پٲٹھۍ لٔڑکَس گژھِ آسُن اَسہِ اورٕ ییٚلہِ وارٕ کارٕ ییٚلہِ أسۍ اورٕ یِمو اَتہِ گژھِ آسٕنۍ اَسہِ لڑکَس پونڈ سۭتۍ بَتہٕ ترامہِ پٮ۪ٹھ گژھن پونڈ زٕ آسٕنۍ بیٚیہِ گژھِ اَسہِ دوٗر تہِ آسُن بَتہٕ ترٲم کۄکر مَجمہٕ گژھِ آسُن آ اَچھا یِم ہَش ہیہَربب یی پانَے لڑکہٕ سُند مول موج یہِ پانَے بیٚیہِ چھِ لڑکہٕ سٕندۍ بیٚنہِ زٕ ترٛےٚ تہٕ بیٚیہِ چھِ پۄپھ چھِ ماس چھِ مامٕنۍ چھِ پیچِنۍ چھِ دۄیو سایڈَو چھِ رِشتہٕ واریاہ تَوے چھِ یِم تٕرٕہ نَفر گٔمٕتۍ تَیار یِنہٕ خٲطرٕ یِم چھِ وَنان أسۍ ہسا یِمو تہٕ ٲٹھ بَجے بٲگٮ۪ن شامَس ٲٹھ بَجے یِم یِن آ آ یِمن گژھِ اَسہِ اَصٕل پٲٹھۍ آسُن کیازِ کہِ یہِ چھِ بَڑٕ ہاے فاے فیملی ہِندۍ یِم چھِ زانہٕ ؤنۍ یِمن گژھِ آسُن اَصٕل پٲٹھۍ اَتہِ جوٗس مِٹھٲے اَصٕل پٲٹھۍ سَجٲوِتھ پَتہٕ گژھن نہٕ کَتھٕ نیرٕنۍ کیاہ کیازِ کہِ لڑکہٕ چھُ واریاہ زیادٕ اَصٕل یہِ چھُ واریاہ زیادٕ مُلٲزِم أمِس چھُ رۄپیس ڈۄڈ لَچھ تَنخواہ اِنشااللہ کوٗر کَریو ٲش کوٗر کَریو ٲش کورِ چھُو گژھُن عرب آ سۄن تہِ آسیو سٮ۪ٹھاہ یِم چھِو اَصٕل یِمو چھُ ہَکھ ووٚنمُت دوٚپُکھ أسۍ نِمو اَسہِ چھُ یہِ کُنُے نیچوٗ أسۍ نِمو سۄن تہِ سٮ۪ٹھاہ پونڈ تہِ آسنو دہ وُہ پونڈ آسنو واجہِ تہِ آسنو تٕرٕہ نَفر یِن یِمن تٕرٕہَن نَفرَن ہُند سۄنہٕ وَس آسنو گوٚو تٕرٕہ سۄنہٕ وَس بیٚیہِ تھاوَن یِم مَہر تہِ تھاون یِم لَچھ ڈۄڈ لَچھ رۄپیہِ خاندرُک کَرن یِم أتی صحیح کیازِ کہِ یِمن چھُ لڑکَس تہِ کورِ گژھُن نیٚبر عرب گژھُن یِم کرن أتی خاندرُک تہِ صحیح مَہر تہِ تھاوو یِمن لَچھ رۄپیہِ تھاوو لَچھ ڈۄڈ لَچھ تھاوو یِم مَہرٕ یِم ہاے اَنن تٕرٕہ سۄنہٕ وَس ہاے اَنن یِم کَرن اَصٕل پٲٹھۍ تِژھ کَتھ چھِنہٕ کیٚنہہ یہِ چھُ لَڑکہٕ کُنُے لَڑکہٕ اَتہِ تہِ گژھِ نہ آسُن اِنتِظام اَصٕل پٲٹھۍ اَتہِ تہِ گژھِ آسُن اِنتِظام اَصٕل پٲٹھۍ پَتہٕ گژھن نہٕ کَتھٕ کرٕنۍ کیٚنہہ دَپن مےٚ ہاے سۄ ژےٚ کٕہٕنٛدِ چھُکھ کوٚرمُت مےٚ چھُ تِمن تُہُند واریاہ زیادٕ تھوٮ۪کمُت مےٚ چھُ تِمن ووٚنمُت یہِ چھِ واریاہ زیادٕ اَصٕل کوٗر پٔرؤنۍ لٮ۪کھؤنۍ کوٗر چھِ مےٚ چھُ تِمن مےٚ چھُ ووٚنمُت تِمن اَصٕل یہِ چھُ مول موج تہِ یِمن اَصٕل آ آ منٛزٕے یِمہٕ بہٕ نَظر تُہۍ ترٲوو تَیٲری لٲگِو تُہۍ کرٕنۍ تہٕ بہٕ یِمہٕ بہٕ دِمہٕ نظر یور آ آ آ آ بہٕ یِمو نہ اور أتی کرو أسۍ کَتھ باتھ اَصٕل پٲٹھۍ چلو کٕہٕنۍ چھُنہٕ پَرواے چلو بہٕ یِمہٕ پانَے چلو بہٕ یِمہٕ پانَے اَدٕ کیاہ بِہِو خۄدایَس حوال